سرینَگر چھِ اکھ خوٗبصوٗرت تہٕ بہتریٖن جاے ییٚتہِ زَن یَتھ منٛز واریاہ رِکرٛیٖشنَل تہٕ اٮ۪نٹَرٹینمٮ۪نٛٹچہِ اٮ۪کٹِوِٹیٖز گژھان چھِ کیازِ کہِ سریٖنَگرَس منٛز چھُ واریاہ سپوٹٕس فیسَلٹیٖز اَسہِ اٮ۪ویلیبٕل پارکٕس چھِ گرٛاونڈٕس چھِ تہٕ یا یِم کومنِٹی پارکہٕ چھِ تِم تہِ چھُ ایولیبٕل تہٕ گاڈنٕز چھِ اَسہِ پٔٹِکیوٗلَرلی ییٚتہِ یِم ہَسا ٹوٗرِسٹَن ٹورِسٹ اَٹرٛیکٹِو سینٹٲرٕس چھِ لَبنہٕ یِوان یور واریاہ زیادٕ خلَق یا یوٚت واریاہ زیادٕ ٹوٗرِسٹ وِزِٹ کَران چھُ تہٕ اَمہِ علاوٕ چھُ سریٖنَگرَس منٛز أسۍ مِثال کے طور پے سریٖنگرَس منٛز چھِ اَسہِ عیٖدگاہ یَتھ منٛز ہسا ہَتہٕ بٔدی لُکھ ییٚکہِ یِکوَٹہٕ گِنٛدان چھِ کیاز کہِ سُہ چھُ واریاہ زیادٕ ایریا تَتھ منٛز چھِ کِرکَٹ آسان سَنڈیزَن سیٚٹَڈیزَن فرٛیڈیزَن کَنٹِنیوٗسلی چَلان فُٹ بال آسان چَلان تَمہِ علاوٕ چھُ أرلی مارنِنٛگ صُبحٲے صُبحٕکہِ ٹایم چھِ تَتہِ آسان فَجر پَتہٕ واریاہ خلق گِنٛدان یِم دوٗرِ دوٗرِ علاقو پٮ۪ٹھ یِتھ تَتہِ چھِ پَنُن ایٚکٹٕوِٹیٖز چھِ کَران تہٕ تِم چھِ لُطف اندوز گَژھان سٕپوٹس ایٚکٹٕوِٹیٖزو سۭتۍ تہٕ تَمہِ علاوٕ تہِ چھُ یہِ کیٛاہ چھِ اَتھ وَنان اَسہِ یُس اَسہِ نِش چھُ درگاہ حضرت بَل چھُ تَتہِ چھِ اَسہِ یونیورسِٹی چھِ اَسہِ تَتہِ اٮ۪ویلیبٕل تَتہِ تہِ چھُ آسان یِم اَسہِ ایکٹِوِٹیٖز چَلان تہٕ تَتہِ چھُ رٮ۪کرٛیشنَل ایٚکٹِوِٹیٖز اٮ۪ٹَرٹمینٛٹ ایٚکٹِوِٹیٖز کَنٹِنیوٗسلی چَلان آسان یا ٹایگور ہال چھُ تَتہِ چھُ اِوٮ۪نٛٹٕس گژھان تَتہِ چھُ گٮ۪سٹٕس وغیرہ یِوان اِنوایِٹ کَرنہٕ کَلچرَل پرٛوگرامٕز چھُ گَژھان یا تہِ کانٛہہ میٖٹِنٛگ چھِ گَژھان تہٕ تَتہِ تہِ ہَسا چھُ واریاہ اَصٕل اٮ۪نٹَرٹینمینٹ گژھان اَمہِ علاوٕ چھُ اَسہِ مُغل گاڈَنٕز چھِ نِشاط چھِ شالیِٖمار چھِ ہٲروَن چھُ نہروٗ پارَک چھِ بوٹنِکَل گاڈَن چھِ یِم چھِ تِم جایہِ یِم ہَسا لُکَن اٮ۪ٹرٛیکٹ چھِ کَران تہٕ لُکھ چھِ اور وِزِ وِزِ وِزِٹ کَران تہٕ لُکَن ہِنٛدِ خٲطرٕ چھُ یہِ اَکھ مسرَتُک تہٕ اَکھ بالکُل خوشی ہُنٛد اِوینٛٹ موقعہٕ آسان زِ یِمَن جایَن وِزِٹ کَرُن تہٕ لُکَن ہَسا چھِ یہِ واریاہ لُطُف اندوزی دِوان اَمہِ اَ اَمہِ علاوٕ چھُ اَسہِ ییٚتہِ چھُ اَسہِ مارکیٹ چھُ پولو وِو چھُ یُس زَن راج باغ چھُ یُس زَن سُماٹ سِٹی سریٖنگر پرٛوجَکٹَس تحت آو واریاہ بہتریٖن تہٕ بیوٗٹِفُل بَناونہٕ لال چوک چھُ تہٕ تور گژھُن چھُ واقٕے سانہِ خٲطرٕ اَکھ بَاعسِ فَخر ایٚکٹِوٹی آسان تہٕ سٲنِس سٲنِس سکوٗنَس منٛز سٲنِس وِجنَس منٛز چھُ بالکُل اَکھ بہتری یِوان تہٕ أسۍ چھِ بالکُل اِت مطمین سَپدِتھ یِمَن جایَن وِزِٹ کَران اَمہِ علاوٕ چھُ درگاہ حضرت بل چھُ اَسہِ ییٚتہِ یا اقبال پارَک چھِ یا اَمہِ علاوٕ چھِ اَسہِ کینٛہہ تِم ایٚکٹِوِٹیٖز ییٚتہِ گژھان سَپوز ییٚتہِ ٹی آر سی گرٛاوُنٛڈ چھُ تَتہِ چھُ کَنٹِنیوٗسلی فُٹ بال میچٕز آسان واریاہ سُپیشَل میچِز چھُ تَتہِ آسان پرٛ پرٛتاب پارَک چھُ لال چوکَس منٛز یِمَن مَنٛز اَسہِ بِلکُل فرٛی اٮ۪نٹرٛی چھِ آسان تہٕ اَلبتہ مُغل گاڈنَن مَنٛز چھِ اَسہِ پٮ۪وان ٹِکٮ۪ٹ کَڑٕنۍ یُس ایلٹرٛٮ۪س خٲطرٕ چھُ آسان ٹُوَنٹی فور رُپیٖز پٔر ہیٚڈ تہٕ شُرٮ۪ن خٲطرٕ چھُ آسان یا لۄکٹن خٲطرٕ چھِ آسان بَہہ رۄپیہِ پٔر نَفَر تہٕ اَمہِ یِتھ کٔنۍ چھُ أسۍ وٕچھان زِ سرینَگرَس منٛز یا سِنِما ہال چھُ ییٚتہِ ہَسا یُس ہَسا بیوٗٹِفُل بیوٹفُلی چھُ آمُت ڈیکُریٹ کَرنہٕ ییٚتہِ مَلٹِپٕل سِکریٖنٕز ایویلیبٕل چھِ تقریٖباً چھِ تَتہِ ٹِکٹ گژھان زٕ ہَتھ تہٕ ژَتجی رۄپیہِ بیک رووَس تہٕ یُس زَن وٕنۍکٮ۪س سونوار سایڈَس اٮ۪ویلیبٕل چھُ تہٕ ریٖسنٹلی آے واریاہَن جایَن تہِ یِم سِنِما ہال اِناگریٹ کَرنہٕ تہٕ اَسہِ چھِ ییٚتہِ سرینَگرَس منٛز یِم تَمام فیسَلٹیٖز اٮ۪ویلیبٕل یِمَن منٛز ہَسا سٲنۍ رٮ۪کرٛیشنَل تہٕ اینٹَرٹینمینٛٹ ایکٹِوِٹیٖز گژھان چھُ